یوٚتان مےٚ باسان چھُ سانؠن ہسپَتالَن منٛز چھُ ایٚم آر آیۍ تہٕ سی ٹی سکین بِلکُل ایٚولیبٕل کہیٖنۍ نہٕ یوٚتان بہٕ پُلوامِچ کَتھ کَرٕ تہٕ باقِیَن ہسپَتالَن منٛز تہِ چھُ میلان تہٕ سُہ چھُ لوٗکَن وَاریاہ درٛوگ پیٚوان تہٕ باقٕے بٕلَڈ ٹؠسٹ وَغیرہ چھُ گَژھان ہسپَتالَن منٛز تہِ مےٚ چھُنہٕ باسان لُکھ چھُ پرؠفر کَران ہسپَتالَن منٛز کَرُن کیازکہِ تَتہِ چھُنہٕ تِمہٕ فیسلٹیِز ایٚولیبٕل کینٛہہ تہٕ تِمہٕ چھُنٕہ لُکھ چھُ تَتھ پؠٹھ ٹرسٹ کَران واریاہ کم تہٕ سُہ چھُ لُکَن واریاہ درٛوگ پیٚوان نؠبرٕ کَنۍ تہٕ بَٹ ہسپَتالَن ہُند فٲیدٕ ووت نہِ بِلکُل تہِ کہیٖنۍ لُکَن